کٔشیٖرۍ منٛز چھِ واریاہ اِژھ جایہِ یِم کٔشیٖرۍ منٛز یِوان چھِ مانٛنہٕ کہِ یِم چھِ پَتہٕ پٮ۪ٹھ موٗجوٗد کٔشیٖرۍ منٛز یور واریاہ لُکھ چھِ یَژھان گَژھُن تہٕ کینٛژاہ چھِ واریاہ گٔمٕتۍ تہِ اِتھَے کٔنۍ چھِ ییٚتہِ اَمرناتھ یاترا آسان یُس پہلگام چھِ تمہِ دۄہ چھِ تھاوان یِمَن تَتہِ سِکیورٹی وِکیورٹی پُلیٖس وُلیٖس تھاوان تہٕ گَژھان چھِ یِم تَتہِ چھِ سُہ واریاہ برٛونٛہہ پٮ۪ٹھ أتی تہٕ تَتہِ چھِ تِم دَپان تَتہِ چھِ سون منٛدَر تہٕ کَران تٔمِس پوٗجا تور گَژھنہٕ برٛونٛٹھ چھِ یِمَن پٮ۪وان اِجازَت ہیوٚن تور چھِنہٕ ہٮ۪کان اِتھَے کٔنۍ کٕہٕنۍ تہِ گٔژھِتھ اِتھَے کٔنۍ چھِ ییٚتہِ واریاہ اِژھٕ جاے یِمَن گَژھنہٕ برٛونٛٹھ اِجازَت چھِ پٮ۪وان گۄڈٮ۪تھ ہیوٚن تہٕ أتی ہٮ۪کان تِمَن جایَن وٲتِتھ اِتھَے پٲٹھۍ چھِ ییٚتہِ کالا مَسجِد جاے اَکھ طور تہِ گَژھنَس خٲطرٕ چھِ پٮ۪وان اِجازَت ہیوٚن اِتھَے پٲٹھۍ چھِ واریاہ واریاہ پٔری گَرٕ چھِ وٕ واریاہ جایہِ چھِ یِمَن جایَن گژھنہٕ برٛونٛٹھ چھِ پٮ۪وان اِجازَت ہیوٚن تہٕ أتی ہٮ۪کان کانٛہہ عام اِنسان تور گٔژھِتھ